اَسہِ کَریٛاو اَکہِ دۄہ فٲصلہٕ أسۍ گژھو گاڈٕ رَٹنہِ أسۍ گٔیے وایاہ یار أسۍ گٔیے گاڈٕ رَٹنہِ اَکھ یارہ اوس مےٚ سُہ تٔمِس اوس نہٕ ژھرانٛٹ واے تَگَن ژھرانٛٹ وانٛٹ تَگان کینٛہہ تَمہِ پَتہٕ تہِ ووٚتھ سُہ سُہ پھٹے تٔمِس ہُہ سُہ بَچو مےٚ پَتہٕ تہٕ سُہ بَچو مےٚ تہٕ تٔمِس کوٚر مےٚ مَدَد ہُہ بوٚٹھ کھارنَس منٛز نَتہٕ پھٹے سُہ مےٚ سا چھِ واریاہ لٔڑکہٕ ہیٚچھنٲومٕتۍ ژھرانٛٹ وایِنۍ یِم یِمَن زَن نہٕ پَیی ٲس ہُہ ژھرانٛٹ وایَن کیاہ گٔیے یِمَن زَن نہٕ پَیی ٲس ژھرانٛٹ وَ ژھرانٛٹ وایِن کیاہ گٔیے تِم ہیچھنٲے مےٚ مےٚ چھِ واریاہ مےٚ چھِ واریاہ ہیٚچھنٲیمٕتۍ تہٕ مےٚ چھِ واریاہ ہیٚچھنٲیمٕتۍ مےٚ چھُ پَنُن یار تہِ ہیٚچھناو سُہ چھِ وٕنکٮ۪س یِوان ہُہ نمبر وَن سُہ سِومَر مانٛنہٕ شُپیَنَس منٛز مےٚ سَا مےٚ سا چھِ یِتھَے پٲٹھۍ وَ واریاہ بَچٲمٕتۍ بیٚیہِ ساتہٕ تہِ اوس بیٛاکھ یار سُہ تہِ اوس مےٚ بَچومُت یِتھَے پٲٹھۍ سٲری مےٚ بَچٲے واریاہ لگ بگ بَچٲے مےٚ دَہ تٕرٛہ یِتھَے پٲٹھۍ بہٕ ہَسا چھُس وٕنکٮ۪ن اَکھ اَصٕل سِومَر اَکھ مےٚ سا چھِ واریاہَن یِتھ پٲٹھۍ مَدَن کٔر مَدَد کٔر مےٚ سا چھِ واریاہ بَچٲمٕتۍ